اسہِ حظ چھِ واریاہ سَپورٹٕس سیٚنٹَر ییٚتہِ ایٚویلیبٕل پَننِس ایریا ہَس منٛز ییٚتہِ حظ اوس اکھ اسہِ واحد واحد سَپورٹٕس اوس ییٚتہِ اَکھ تٔمی کوٚر یتھ بیٚمنِس منٛز سِٹارٹ تہٕ ٲں تَمہِ پَتہٕ گٔے کٲم تَمہِ پَتہٕ کٔر ٲں تٔمۍ کٔر ٹھیٖک ٹھاک بِزنیٚس وغیرہ تہٕ مگر پَتہٕ ہیٛوک نہٕ تٔمۍ سٔروایو کٔرِتھ یتھ مارکیٚٹَس منٛز کِہیٖنۍ تہٕ پَتہٕ وۄنۍ حظ چھِ تِم مُنیٖب سَپورٹٕس اَکھ یُس یہِ چھُ بیٚیہِ چھُ بَٹہٕ مالنہِ چھُ زٕ ژور بیٚیہِ چھِ کیٛاہ چھُ اَتھ ناو ٲں ٲں بٹہٕ مالنہِ چھِ زٕ ژور لال چوک چھِ پانٛژھ شےٚ تہٕ پَکان چھُ